ڈوٗ یوٗ واچ میوٗزِک رِیَلٹی شوٗز لایِک اِنڈیَن آیڈَل ہوٗ واز یُوَر فیورِٹ پارٹسِپینٛٹ ڈوٗ یوٗ کَنٹرٛبیوٗٹ ٹُو میک یُوَر سِنٛگِنٛگ بیٚٹَر یَس مےٚ چھُ وُچھمُت بہٕ چھَس واریاہ لایک کَران اِنڈیَن اَیڈَلس مےٚ چھُ وُچھمُت تہٕ سُہ یُس میوٗن پارٹسِپیٚنٹ اوٗس تَتھ منٛز فیورِٹ تٔمِس اوٗس ناو سَلمان علی یُس واریاہ زیادٕ اصٕل چھُ گیٚوان بیٚیہِ مےٚ تہِ چھِ اصٕل سِنٛگِنٛگ بہٕ تہِ چھَس کَران تھوڑا سا کَنٹِرٛبیوٗٹ پننہِ سِنٛگِنٛگ منٛز مےٚ چھِ واریاہ زیادٕ ایٚواڈ تہِ زیٖنمٕتۍ میٚڈَل تہِ زیٖنمٕتۍ پننِس سُکوٗلَن منٛز سِنٛگِنٛگ منٛز تَوَے چھِ مےٚ سِنٛگِنٛگ واریاہ زیادٕ پَسَنٛد بیٚیہِ چھَس بہٕ یِم شو تہِ وُچھان